وَعلیکُم السَلام اہن حظ آ اہن حظ آ سر روٗم حظ چھِ ایٚولیبٕل بیٚیہِ چھِ اسہِ ییٚتہِ وارٕیاہ اصٕل فیسَلٹی یِتھ کٔنۍ اگر تُہۍ یور یِیو گیٖزَر ٲں ہوٹل ہوٹل بِرلا یُس ییٚتَس ڈل گیٹس کارنَرس پٮ۪ٹھ چھِ ایٚولیبٕل اَتھ گیٖزر مِلیوٚ تۄہہِ ٹُوَنٹی فور اِن ٹوٚ سیٚون پاور فری وَاے فَاے بیٚیہِ حظ آسوٕ تۄہہِ مطلب مارنِنٛگ میٖل لنچ بیٚیہِ ڈِنر تہِ مِلیٚو توہہِ فری یس منٛز یہِ ہیٚکیٚو تُہۍ ٹیبلَس پٮ۪ٹھ اَکھ کارڈ تیٚمہِ پٮ۪ٹھ ہیٚکِو تۄہہِ مطلب وٕچتھِ پتہٕ أسہِ فوٗن کٔرِتھ تۄہہِ کُس کُس یہِ چھُو ضروٗرت کیاہ کیاہ غذہ چھُو توہہِ ضروٗرت أسۍ سوزَوٚ سُہ توہہِ ٹی وی ٹی وی تہِ حظ چھُ فرِج تہِ تہٕ فٔرنیٖچر بیٚڈ صوفہ ٹیبٕل واشِنٛگ مِشیٖن آ سر سُہ حظ چِھنہٕ سُہ حظ ہیٚکو مطلب اتنَسن ایٚولیبٕل کَرنٲیِتھ اِتھ پٲٹھۍ چھِنہٕ سُہ آسان اسہِ کۄٹھیٚو پٮ۪ٹھ منٛز تھومُت کیٚنٛہہ کُنہِ فِرِ آسہِ کیٛازِ کہِ شاٹ سٔرکیٚٹ زَنا گوٚو کُنہِ پیٚٹھ نار ہیٚکہِ ہوٹلَس پتہٕ أکہِ کمرٕ سۭتۍ دزٕ أسہِ سورٕے کُوٹٕے سٲرٕی بلڈنٛگٕے دَزِ تَوے سَہ ہیٚکو أسۍ ایٚویٚلیبٕل کَرنٲیِتھ اہن حظ اہن حظ آ توٚت آب حظ آسوٕ صُبحٲے تہِ آسوٕ شامن تہِ آسوٕ دگرنس تہِ آسوٕ اَکہِ بجہِ بٲگیٚن تہِ کالچَنس تہِ آسوٕ خۄفتَنس تہِ آسوٕ پیٖشنَس تہِ آسوٕ اہن حظ آ سر ڈرایر تہِ مِلیٚو تۄہہِ پرٛیٚس پرٛیٚس تہِ مِلیٚو تۄہہِ ییٚتہِ سِٹینٛڈ یَتھ یُس چھُ آسان یتھ پٮ۪ٹھ مطلب پَلو چھِ تھاوان پتہٕ پرٛیٚس کَران سُہ تہِ مِلیٚو تۄہہِ تۄہہِ سُہ تہِ چھِ ایٚولیبٕل پرٛایز حظ چھِ سَر مختلف اگر تۄہہِ مطلب لَکوٹ کُٹھ چھُ ضروٗرت تَتھ خٲطرٕ حظ گٔے پانٛژھ ساس یہِ ٹوٚ دَہ ساس اگر حظ تۄہہِ کانٛہہ میٖڈیم سایزُک کُٹھ چھُ ضروٗرت تَتھ خٲطرٕ حظ گٔے ٹٮ۪ن دَہ ساس ٹوٚ پنٛدہ ساس وۄں حظ اگر تۄہہِ ٲں مطلب بوٚڑ کُٹھ چھُو ضروٗرت سُہ چھُ ترٛوٚوَہ باے ژۄدَہ چھُ سُہ بوٚڑ کُٹھ تَتھ خٲطرٕ حظ گٔے ٹُونٛٹی تھَوٚزنٛٹ چھُ تَتھ کاسٹ چھُ گژھان مگر یُس سُہ بوٚڑ کوٹھ چھُ تَتھ منٛز چھِ وارِیاہ فیٖچٲرٕس ایٚولیبٕل سُہ ہیٚکہِ سُہ آسہِ مطلب تۄہہِ خٲطرٕ بیٚٹر اگر تۄہہِ ٹرٛیوٕلر چھیٚو ٲں تۄہہِ سر تۄہہِ کٔریوٕ حظ یہِ کیش کِنہٕ ٲں تۄہہِ کٔرو ٹرانَسفر ایٚکوٚنٛٹس کارڑ سر مِشیٖن نَہ حظ چھِنہٕ ییٚتہِ چلان تہٕ کیش حظ سر کیش کٔرو حظ تۄہہِ ڈیٚلِوَر اَدٕ حظ بہٕ حظ تھامو ڈاکِمیٚنٛٹٕس تیار اگر تۄہہِ ییو